ڈۄڈ لَچھ زٕ ہتھ ساڑ ترٛےٚ لچھ پانژھ لَچھ پَنٛژاہ ساس نو لَچھ نَمہٕ نَمَتھ ساس نَو شیٚتھ تہٕ نَمہٕ نَمَتھ